پانٛژھ اِنٹَرنیٮشنَل سِٹِی یِمَن مَنٛز یِوان چھُ لَندَن دُبیی اِستمبُول پیرِس سِڈنِی ٹوکیو امہِ علاوٕ گوٚو مُمبی تہٕ بیٚیہ گوٚو میکسِکو سِٹی